السَلامُ علیکُم بہٕ چھَس بَنڈپورِ روزان أسۍ حظ چھِ وٲر بَناوان مٔمی سُہ اَسہِ منٛز چھِ بَنان دیٖدی تہِ چھِ بَناوان مگر زیادٕ چھِ مٔمی بَناوان دیٖدی چھِ وایان کھٲنۍ وٲنۍ زٔمیٖن تُلۍ بیل ممی چھِ بیول ویول چھَکان پانَے مےٚ چھنہٕ تَگان تیوٗت کیٚنٛہہ مگر بہٕ تہِ چھَس تھاوان مٔمی نظر کہِ یہِ کِتھ پٲٹھۍ وایہِ اَتٮ۪تھ یِم اَسہِ چھِ سٲنۍ سٲنِس گَرَس منٛز حظ چھِ أسۍ پانٛژھ بٲژ بیٚیہِ حظ چھِ اَسہِ پانٛژو بٲژو منٛز چھےٚ ممی یٲژَن یہِ کَران بہ سۭتۍ وارِ سۭتۍ باغَس وارِ سۭتۍ زیادٕ پَہمَتھ بہٕ چھَس تھاوان تٔمِس نظر سُہ کیاہ چھِ تَتھ منٛز لاگان مٔمی چھےٚ لاگان تتھ منٛز ٲلوٕ مٔمی چھِ لاگان تَتھ مَنٛزٕ ہاکھ مُچہِ کانٛہہ تہٕ بیول چھکان میتھ حظ مَرژٕوانٛگَن تَتھ منٛز سٲری ہاکھ لہ ہُم مۄنٛجہِ ہاکھ لاگہِ آنچار خٲطرٕ أسۍ حظ پنٛنہِ گَرے کَڑان سَبزی أسۍ چھِنہٕ مٔلۍ ہٮ۪وان کِہیٖنۍ یپٲرۍ حظ یِوان واریاہ سبزی وٲلۍ یورٕ یِوان ہاکھ کٕنُن یورٕ یِوان سٲری گازرِ آز چھِ یِوان پنٛژاہ رۄپیہِ کِلو ہاکھ دِوان پنٛژاہ رۄپیہِ کِلو ٲلوٕ دِوان پٕنٛژٕ رۄپیہِ یِم مُجہِ دِوان گۄگجہِ دِوان درٛوگ أسۍ چھِ کَران پنٛنہِ وارِ محنت کیازِ کَرہوس نہٕ محنت أسۍ چھِ ییٚلہِ أسۍ ہاکھ کھٮ۪وان چھِ پانہٕ ییٚلہِ أسۍ پانہٕ سَبزی کھٮ۪وان کَڑان چھِ تَتہِ أسۍ چھِ تَتھ پانَے کران محنت مٔمی آسان ٲرَکھ ووٚتھمُت تیٚمۍ تیٖژ محنت چھِ سۄ کران بہٕ چھَس گژھان اَسہِ چھِ آنٛگنَس منٛز تہٕ بَنٲومٕژ وٲر تَتھ مَنٛز چھِ أسۍ لاگان مطلب کھٮ۪نہٕ خٲطرے ہاکھ واکھ تَتھ مَنٛز لاگو أسۍ ہاکھ مَرژٕوانٛگَن وَرژٕوانٛگَن یہِ مگر دوٗر یُس بیاکھ زٔمیٖن چھِ تورٕ چھِ أسۍ لہ دوٗر تھوڑا تَتہِ چھِ یِم یِم لاگان یا دال وَوان تَتہِ تَتہِ چھِ ٲلوٕ لاگان ٲلوٕ چھِ اَسہِ واریاہ نیران خۄدایَس حَوال مگر بہٕ تہِ چھَس گژھان پَتہٕ مٔمی نہٕ مےٚ تَگہِ لاگُن کِہیٖنۍ بہٕ چھَس گژھان پوشنہِ پَتہٕ مٔمی بہٕ تور گژھٕ پَتہٕ چھَس بہٕ زٔمیٖن تُلان بہٕ چھَس نِوان ترٛیش سۭتۍ بیٚیہِ نِوان ترٛیلہٕ تہٕہِ سۭتۍ ترٛیلہٕ زٕ ژور پانٛژھ پَتہٕ چھِ أسۍ أسۍ یِوان جلدی تورٕ واپَس پہٕ چھِ أسۍ کٔہ خانیو سۭتۍ سُہ زٔمیٖن تُل خانیو سۭتۍ بیلہٕ سۭتۍ بہٕ چھِس تُلان بیلہٕ سۭتۍ مٔمی گۄڈٕ تُلو سُہ بیلہٕ سۭتۍ سُہ اکھ ڈوٗر ییٚلہِ گۄڈٕ گۄڈنیُک ڈوٗر تُل سورُے بیلہٕ سۭتۍ مٔہ تُلو نہ تِم بَجہِ کھَنجہِ ہِچ بَس یہِ پَتہٕ پَتہٕ کَہ کَرو سُہ تُلو مٔمی تُلہِ ییٖتِس کالَس بیٛاکھ ڈوٗر اَکہِ بیل سۭتۍ سیٚتھ بیل لۄکٹہِ اَکھ چھِ آسان بوٚڈ بیل تمہِ سۭتۍ نہٕ کینٛہہ بیٛاکھ سیٚتھ بیل لۄکُٹ تمہِ سۭتۍ تُلو تمہِ سۭتۍ ییٚلہِ مَکلاوو تُلِتھ مٔمی تُلۍ اَکھ ڈوٗر بہٕ تُلہٕ بیاکھ ڈوٗر مٔمی چھِ میٛانہِ نِش تیزٕے پَکان پَتہٕ پوشہِ سُہ مےٚ تہِ یتھ بہٕ چھَسا وارٕ وارٕ پَکان مۄکلاے سُہ اکھ ڈوٗر تُلِتھ ییٚلہِ تِم بَجہِ ترٛیلہٕ ہِچہِ پَتہٕ أسۍ گژھو أسۍ گَرٕ ییٚلہِ تَتھ سُہ ییٚلہِ پَتہٕ سُہ یہِ تِم ترٛلہٕ تاپھ ییٚلہِ تِمَن لَگہِ پَتہٕ ہۄکھن تِم میٚژ ترٛلہٕ ہٕچ ہۄکھَن ییٚلہِ پَتہٕ تِم ہۄکھان چھِ پَتہٕ چھِ أسۍ بیٚکہِ دۄہ گژھان پَتہٕ چھِ أسۍ تِم خانہِ سۭتۍ پھٕٹراوان سُہ چھُ گژھان آسان پَتہٕ پھٕٹراوُن پَتہٕ چھِ سُہ سوٗر ہیٚوٗ گژھان تَتھ اَصٕل پٲٹھۍ پھٹران پَتہٕ سُہ أسۍ پھُٹراوان چھِ گژھان زٔیوٗل پَتہٕ کَرَو أسۍ کٲم بَناوو أسۍ بیرِ تَتہٕ پَتہٕ چھِ کَران بہٕ چھَس لاگان پانہٕ مگر بہٕ چھَس تھاوان مٔمی نظر مٔمی کِتھ کٔنۍ چھِ کَران پَتہٕ چھِ مٔمی کَران ییٚلہِ سُہ زٔیوٗل کَران خانہِ سۭتۍ چھ یِتھ پٲٹھۍ یِتھ پٲٹھۍ بہٕ تہِ چھَس پوشان پَتہٕ ییٚلہِ مومہٕ چھِ کَران سٕہ زٲیُل پتہٕ بَناوانَس بیرٕ بٔڑ بیرٕ بَناوان چھِ تتھ آ اَتھٕ سۭتۍ تہٕ بیلہٕ سۭتۍ کھلانیوکُن یِم اَتھٕ سۭتۍ تہٕ بَناو بٔڑ بیرٕ زیٖٹھ ہورتامَتھ بَناوَن گۄڈٕ اَکھ پَتہٕ بَناوُن بیٛاکھ سُم بیٛاکھ پَتہٕ بَناوُن بیٛاکھ بَناوان چھِ یِتھَے پٲٹھۍ روٗلہٕ ہِچ تِم روٗلہٕ ہِچ بیرٕ بَجہِ بیر پَتہٕ چھِ یِمَن لاگان تتھ مَنٛز ٲلوٕ یہِ ٲلوٕ چھِ أسۍ نِوان اَگر لۄکٕٹۍ آسہِ تیٚلہِ لاگان تِم یِتھے پٲٹھۍ اگر بٔڑۍ ٲسۍ تیٚلہِ کَر تَتھ منٛز زٕ حصہٕ تَتھ منٛز تُلو بہٕ چھس وَنان موٚمَس موٚمَن پھٕٹروو یہِ ٲلوٕ مگر یہِ ددری زٔمیٖنَس تَل ژٕ کیازِ ژوٚٹُتھ یہِ اَے یہِ کَتہِ کھسہِ یہِ چھِ دَدری یہِ چھِ وَنان نہ یہِ زُو دِنہٕ وول چھُ اللہ تعالیٰ اَتھ چھِ کھَسہِ پانَے پَتہٕ چھِ آسان تِم کھٔتۍمٕتۍ تَتھ پَتہٕ ییٚلہِ واریاہ کال چھِ گَژھان پَتہٕ چھِ آسان تَتھ تِمَن بیرَن کھٔتۍمٕتۍ یِم کہِ کُلۍ بیرَن چھِ آسان خۄدا صٲبُن نِظام بیل بیرَن چھِ آسان کُلۍ کھٔتۍمٕتۍ تھوٚد نیٖل کٲم ہا یہِ ہاکھ ؤتٕر ہیٚکۍ تِم پَنہٕ ؤتٕر ہیٚکہِ سفید یِم نیٖلۍ تھوٚد کھٔتۍمٕتۍ پَتہٕ چھِ ییٚلہِ یِمَن ٹایم چھِ واتان کَڑُن پَتہٕ چھِ تِم کَڑان ٲلوٕ اَسہِ ٲسۍ نیران ٲلوٕ أسۍ چھِنہٕ کٕنان کٕنان مگر کِہیٖنۍ نہٕ أسۍ تھاوان پانسٕے خٲطرٕ اکھ یہِ پَتہٕ چھِ تِم پَتہٕ چھِ پٮ۪وان تِم کَڑٕنۍ بیٚیہِ بیلہٕ سۭتۍ ییٚلہِ أکِس أکِس ٲلوَس چھِ تتھ تیٖتۍ ٲلوٕ نیران پَتہٕ حظ چھِ أسۍ اَنان تورٕ ٲلوٕ أسۍ تھاوو ہیٚرے مگر أسۍ چھِنہٕ کھٮ۪وان پانَس کہِ أسۍ تھاوو یَتھ مہ أسۍ تھاوو نہٕ بۄہرِ وۄہرِ منٛز کُنہِ منٛز نہٕ أسۍ تھاوو سیوٚد پَتھَر ہیٚرِ اَسہِ چھِ تھاوان پچہِ گٔنٛڈِتھ پتہٕ چھِ تھاوان تٔتھی پَتھَر بیٚیہِ چھِ أسۍ گَنٛڈٕ تہٕ نیران گَنٛڈٕ چھِ گَنٛڈٕ چھِ پٮ۪ٹھ رَٹان سُہ پرٛان تَتھ سۭتۍ اوس اورٕ ژیوٚٹ گَژھان یُس سُہ گَنٛڈٕ چھِ مگر تِم چھِ أسۍ تھاوان گٔنڈِتھ اَلوُ تالوَس ہیٚرِ کٲنی پٮ۪ٹھ بیٚیہِ ٲسۍ بیٚیہِ حظ چھِ اَسہِ تَتھ منٛز رۄہَن لاگان سُہ چھِ اَسہِ مٔمی یی لاگان سُہ رۄہَن کَڑو أسۍ سُہ چھِ تھاوان أسۍ تَتھ چھِ آسان دان تِم زیٖٹھۍ سُہ تھاوو أسۍ ہیٚرِ کٲنی پٮ۪ٹھ یَتھ گٔنڈِتھ تَتٮ۪تھ تھاوَو گیٚجہِ ہِش کٔرِتھ پَتہٕ تھاوَو أسۍ گٔنڈِتھ یتھ منٛز تالوَس تھاوَو سۭتۍ تہِ گٔنڈِتھ رۄہَن گَنٛڈٕ چھِ اَسہِ وٕنۍکٮ۪نَس گَنٛڈٕ چھِ اَسہِ رۄہَن چھِ اَسہِ تتھ منٛز تِم چھِ أسۍ پَتہٕ وَندَس والان بَغارٕ خٲطرٕ آسہِ گَنٛڈٕ ضوٚرَتھ دالہِ سۭتۍ والو أسۍ بیٚیہِ آسان دال مگر دال چھِ أسۍ تھاوان یَتھ منٛز سُہ تھاوو أسۍ ہیٚرِ ٹینٛکی مَنٛز یا تھاوو أسۍ بٔڑِس بالٹیٖنَس مَنٛز تھاوو أسۍ دال وَندَس خٲطٕر مگر دال چھِ أسۍ سٮ۪ٹھاہ نیران أسۍ کَڑو أسۍ تھاوو ٹینٛکی مَنٛز پَتہٕ چھِ أسۍ کٕنان سۄ دال مگر یہِ یتھ کیٛاہ وَنان پَتہٕ یُس کھٮ۪نہٕ خٲطرٕ چھِ تھاوان بٔڑِس بالٹیٖنَس مَنٛز دال پَتہٕ چھِ وَندَس لَگان زیادٕ دالٕے بیٚیہِ چھِس گۄگجہِ بیٚیہِ چھِ اَسہِ گۄگجہِ نیران تَتہِ